أسۍ ییٚتہِ روزان چھُ یَتھ نزدیٖک چھِنہٕ کانٛہہ ہانۍ تہِ ہَسپتال یا میڈِکَل فیلَسٹی ایویلیبٕل اَسہِ چھُ ضٔروٗری پٮ۪وان ٹاونَس منٛز گژھُن مین جاے تہٕ ییٚتہٕ ییٚتہٕ أسۍ روزان چھِ یَتھ چھُ نزدیٖک اَکھ جاے تَتھ چھُ أسۍ ڈینگی وَچہ وَنان تہٕ تٔتی چھِ ہَسپَتال دٔستیاب یور اَسہِ پٮ۪وان گژھُن چھُ مگر ییٚلہِ تہِ اِنسان بٮ۪مار آسہِ کُنہِ ساتہٕ چھُنہٕ گٲڑۍ آسان ایویلیبٕل کِہیٖنۍ تہٕ تٔمِس چھُ توٗرۍ پٮ۪وان ضٔروٗری گژھُن